وَعلیکُم اَسَلام ہاں ہاں اِشفاق صٲب چھُس اَوا اَوا ٹھیٖک ٹھیٖک آ گاڑِ چھِ جوٚم گَژھان جیٚمِس چھِ اَز سَتھ ہَتھ ریٚٹ تۅہہِ کَپٲرۍ چھُو گَژھُن نہَ نہَ مُغل روڈٕ کِنۍ گَژھِ سَہل گَژھُن أسۍ چھِ اَپٲرۍ تہِ سوزَن تہٕ بانٕہَلۍ کِنۍ تہِ

نہَ نہَ روڈ چھُنہٕ توٗتاہ خَراب کیٚنٛہہ خَراب چھُ توٗتاہ چھُنہٕ کیٚنٛہہ اَوا اَوا گٲڑۍ نیرِ صُبحَن سَتہِ بَجہِ اَوا شاردھا کِنۍ شاردھا آ آ آ آ بَرابَر سَتھ ہَتھ کَم دیٖتَو پَتہٕ پنٛژاہ رۅپیہِ اَدٕ کیٚنٛہہ چھُنہٕ پرٕواے شےٚ ہَتھ دیٖتو تَویے تَویرا تَویرا تَویرا اَوا اَوا

اَدٕ ٹھیٖک چھُ ٹھیٖک چھُ مٔنٛزِمٕے تھاوَو سیٖٹ اَوا اَوا اَوا اَوا اَپٲ اپٲری نیرو مُغل روڈ کِنی تَپٲرۍ اَدٕ ییٚلہِ تُہۍ تَپٲری ؤنِو تہٕ تَپٲری گَژھَو ییٚلہِ تُہۍ تَپٲری ؤنِو تہٕ تَپٲری گَژھو ٹایِم بَچہِ اَسہِ مُغل روڈ کِنۍ اَوا اَوا اَوا اَوا دۅنوٕنی تی اَوا اَوا

اَدٕ ٹھیٖک ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پرٕواے اَوا اَوا اَدٕ تُلِو تُلِو ٹھیٖک ٹھیٖک چھُ وَعلیکُم سَلام